یُس أسۍ ڈایلٮ۪کٹٕس چھِ یوٗز کَران کٔشیٖرِ منٛز أسۍ چھِ کَران یہِ ڈِفرَنٛٹ یوٗز جیسے کہِ أسۍ اَننت ناگَس منٛز چھِ ڈایلٮ۪کٹٕس کَران یوٗز تِم چھِنہٕ أسۍ سرینَگرَس منٛز کَران یوٗز کہِ أسۍ چھِ وَنان اَنَنت ناگَس منٛز کانٛگٕر تہٕ سری نگرٕ منٛز چھِ ونان أسۍ کانٛگٕر أسۍ چھِ کَران اننت ناگ ڈٲ یوٗز تَتہِ چھِ کران رٲ یوٗز تہٕ بہٕ ٲسٕس آ سرینگرٕ پَران تہٕ مےٚ چھُ تھوڑا سرینگرُک ڈایلٮ۪کٹٕس تِم چھِ مےٚ تھوڑا ہیٚچھمٕتۍ تِم چھِ ونان پَرُن أسۍ چھِ وَنان اَننت ناگ منٛز پَرُن یِمَن منٛز چھِ مےٚ ڈِفرَنٕس کٔرمٕژ تہٕ بیٚیہِ یُس ڈایلٮ۪کٹٕس چھِ گژھان اِوٕن ییٚتہِ چھِ مطلب ترٛےٚ چھِ ییٚتہِ ساوُتھ نارٕتھ تہٕ بیٚیہِ چھِ سٮ۪نٹَر ییٚتہِ چھِ گژھان چھِ گژھان الگ الگ ڈایلٮ۪کٹٕس یوٗز اگر أسۍ وٕچھو أسۍ ڈِسٹِرٛک اَنَنت ناگَس منٛز چھِ گژھان الگ الگ گامَن منٛز الگ الگ ڈایلٮ۪کٹٕس یوٗز تہٕ اَتھ چھِ یِہوٚے مطلب ڈایلٮ۪کٹٕس چھِ ییٚتہِ ڈِفرَنٛٹ واریاہ